سٲنِس گامَس منٛز اوس آر تَتھ منٛز ٲس واریاہ مطلب یِم مٔزوٗرۍ گژھان تَتہِ ٲس مطلب واریاہ تہِ پونٛسہٕ ٲسۍ ہٮ۪کان زیٖنِتھ مگر وۄنۍ یہِ گورمٮ۪نٛٹَن کوٚر تٔمۍ ہَٹوو تَتہِ سورُے مطلب کُلۍ ٲسۍ کیٚنٛہہ کَنہِ آسہٕ کَنہِ ٲسۍ کَران سٮ۪کھ ٲسۍ کَران مطلب کہِ گورمٮ۪نٛٹ یُتھُے ووٚتھ تٔمۍ کٔر سورُے بنٛد تٔمۍ بَنوو سُہ پٕلین مطلب وۄنۍ یِم باقٕے ٲسۍ تَتہِ مٔزوٗرۍ کَران تِمَن گٔے وۄنۍ واریاہ مُشکِلات مطلب آے تِمَن واریاہ مُشکِلات نَتہٕ ٲسۍ تِم زینان پا نَتہٕ ٲسۍ تِم وارٕ اَصٕل پٲٹھۍ مطلب زندگی گُزَر کَران مطلب عیالَس ٲسۍ واتناوان کھٮ۪ن چٮ۪ن اَصٕل پٲٹھۍ مگر وۄنۍ یہِ گورمٮ۪نٛٹ ییٚلہِ گورمٮ۪نٛٹَن ییٚلہِ وۄنۍ سورُے ہَٹوو تَمہِ سۭتۍ آے واریاہ مُشکِلات لُکَن واریاہ زیادٕ